دُنیاہس منٛز آیہِ واریاہ ٹٮ۪کنالجی یَتھ منٛز آ موبایل آیہِ ٹیٚلی وِجَن آو گاڑِ آیہِ واریاہ واریاہ چیٖز آیہِ یِمو سۭتۍ آیہِ اِنسانَس واریاہ سہوٗلیت مےٚ تہِ آیہِ واریاہ سہوٗلیت کیٛازِ اَمہِ برٛونٛہہ اوس نہٕ فون آسان کِہیٖنٛۍ فونَس پٮ۪ٹھ چھُ اَز ہٮ۪کان کُنہِ تہِ جایہِ أسۍ کَتھ کٔرِتھ یُس اکھ ٹٮ۪کنالجی چھِ چاہے اَسہِ آسہِ کٔشیٖر پٮ۪ٹھ دہلی کَرُن فون فون ہٮ۪کو کٔرِتھ کٲنٛسہِ سۭتۍ تہِ ہٮ۪کو کَتھ کٔرِتھ یہِ چھِ اَکھ ٹٮ۪کنالجی ییٚمہِ سۭتٮ۪ن واریاہ ٹایم تہِ چھِ بَچان یا برٛونٛہہ اوس پٮ۪وان پایدٔلۍ گژھُن کُنہِ جایہِ اَز چھِ گاڑِ چھِ بایکہٕ چھِ ییٚمہِ سۭتۍ واریاہ ٹایم چھِ گژھان یا ہلی کاپٹر چھِ ایروپُلین چھِ یِمو سۭتٮ۪ن واریاہ کَم ٹایم چھِ لَگان اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ گژھنَس منٛز تہٕ اَمہِ سۭتۍ تہِ آیہِ واریاہ سہوٗلیِت اَسہِ تہٕ بیٚیہِ دۄہ کھۄتہٕ دۄہ چھُ واریاہ ٹٮ۪کنالجی یِوان یِتھٕ پٲٹھۍ کہِ برٛونٛہہ ٲسۍ آسان صِرف ٹیلی وِجنٕے اوت تَتھ پٮ۪ٹھ ٲسۍ وُچھان کیٚنٛہہ اَز چھِ سارنٕے فون آسان اَتھ پٮ۪ٹھ چھِ ہٮ۪کان پرٛتھ کیٚنٛہہ وُچھِتھ پرٛتھ کیٚنٛہہ بوٗزِتھ پرٛتھ کیٚنٛہہ نِوز وُچھِتھ یہِ تہِ چھِ اَکھ ٹٮ۪کنالجی یا بیٚیہِ تہِ چھِ واریاہ کیٚنٛہہ گرم چھِ اَز گژھان فٮ۪ن چھِ آن کَران یہِ تہِ چھِ اَکھ ٹٮ۪کنالجی برٛونٛہہ ٲس نہٕ لایِٹ کِہیٖنٛۍ اَز چھِ لایِٹ یہِ تہِ چھِ اَکھ ٹٮ۪کنالجی اَمہِ سۭتۍ آیہِ واریاہ سہوٗلیت اَتھ چھِ نۄقصان تہِ کیٚنٛہہ تہٕ مگر زیادٕ پَہَن چھِ سہوٗلیتٕے اگر أسۍ وُچھو نۄقصان چھِ یہِ کہِ فون اَمہِ سۭتۍ چھِ واریاہ ٹایِم ضایہِ تہِ گژھان